میٛٲنِس رِلِجَس منٛز حظ چھِ زٕ بٔڑۍ تیٚہوار أکِس ؤریَس منٛز یِوان مَناونہٕ أکِس چھُ ناوعیدالفطر بیٚیہِ کِس چھُ ناو عیدالاضحیٰ عیدالفطر برونٛہہ عیدُل فطر یُس چھِ تَتھ چھِ وَنان لۄکٕٹۍ عید عیدالاضحیٰ یُس چھِ تَتھ چھِ ونان بٔڑعید عیدالاضحیٰ کہِ پٮ۪ٹھ چھِ أسۍ قۄربٲنی کَران جاناوارن ہٕنٛز جاناوارَن ہٕنٛز قۄربٲنی چھِ أسۍ کَران پَتہٕ چھِ تمیُک سُہ قۄربان ماز أسۍ ہمسایَن تانۍ واتناوان یُس یہِ عیدالاضحیٰ یہِ چھِ بٔڑ عید عیدالفطرلۄکٕٹۍ عید یَتھ چھُ پٮ۪وان اَمہِ برونٛہہ چھِ پٮ۪وان أکِس رٮ۪تَس روزدَر بِہُن یِم روزدَر روزدَر رٮ۪تھ دٔرِتھ تمہِ پَتہٕ ہَسا چھِ أسۍ عید مَناوان یِم بٔڑۍ تیٚہوار زٕ چھِ سٲنِس یَتھ رِلِجَنَس مُسلمانَن رِلِجَنَس منٛز عیدالضحیٰ تہٕ عیدالفطر یِم زٕ ہَسا چھِ أسۍ مَناوان أکسٕے ؤریَس منٛز گۄڈٕ چھِ مَناوان عیدالفطر تمہِ پَتہٕ چھِ مَناوان عیدالاضحیٰ یِم ہَسا چھِ اَسہِ مُسَلمانَن ہٕنٛدۍ بٔڑۍ تیٚہوار زٕ یِم أسۍ أکسٕے ؤریَس منٛز چھِ مناوان عیدالفطر کہِ کینٛہہ ٹایِمہٕ پَتہٕ لگ بگ رٮ۪تھ ڈۄڑ رٮ۪تھ پَتہٕ زٕ رٮ۪تھ زٕ رٮ۪تھ پَتہٕ چھِ أسۍ مَناوان عیدالاضحیٰ یِم ہَسا چھِ اَسہِ مُسَلمانَن بٔڑۍ زٕ تیٚہوار یُس عیدُل یُس ہَسا یہِ سٲنۍ یہِ عیدالفِ اَضحیٰ چھِ اَتھ پٮ۪ٹھ چھِ اَسہِ خوشی آسان کہِ أسۍ چھِ دِوان قۄربٲنی کَران پَتہٕ یُس سُہ قۄربانُک ماز چھِ سُہ چھِ أسۍ بٲگراوان پنٛنٮ۪ن ہمسایَن تانۍ واتناوان پنٛنٮ۪ن رِشتہٕ دارَن تانۍ واتناوان پنٛنٮ۪ن رِشتہٕ دارَن تانۍ چھِ واتناوان أسۍ یہِ کالہ آے کالہ ٲے